بڈگٲم ڈسٹرکٕچ اگر أسۍ کتھ کرو تتہِ چھِ یِوان واریاہ زیادٕ چیٚلینجِس پیش أکس انسانَس کانٛہہ تہِ کٲم کرنس منٛز کانٛہہ تہِ کانٛہہ اِشو آسٮ۪س چاہے سُہ ہیٚلٕتھ اِشو آسہِ کُنہِ چیزٕچ اَپرچونٹی آسہِ اگر کانٛہہ اولڈ ایج ویٚلفیر سکیم آسہِ تتھ منٛز تِمن چھ یِوان تتھ منٛز واریاہ زیادٕ چیٚلینجس تہِ کیاز ہیٚلٕتھ اشوز چھ گژھان ہاسپٹل چھِنہٕ تتہِ ہاسپٹلن منٛز چھنہٕ تتہِ اصٕل فیکلٹی ممبٲرٕس آسان کیٚنٛہہ تِم چھِنہٕ تتہٕ تِمن اصٕل پاٹھۍ کیر کران کیٚنہہ اگر کانٛہہ ونو اپرچونٹی ہنٛز کتھ اپرچونٹی تہِ چھنہٕ تِمن آسان تیژہ اصٕل تتہِ مطلب اگر کانٛہہ نوٚو نوکری یی کیٚنٛہہ یی تِمن چھنہِ تیژہ اپرچونٹی آسان تتہِ کیٚنٛہہ کہ تِم کرن تتھ منٛز اپلاے تِمن چھ واریاہ زیادٕ پرابلم پیٚوان فیس کرٕنۍ اتھ ییتِس یتھ منٛز اتھ أکس کامہِ منٛز کہ ہر أکس چیزس چھِ پیٚوان چیٚلینج تِمن بٕتھہِ اگر اولڈ ایج ویٚلفیر ونو تِمن سکیمن منٛز تہِ چھِنہٕ تِمن برونٛہہ کُن یِوان پکنہٕ کیٚنٛہہ تِم تہِ چھِنہٕ ہیٚکان تِم کٔرتھ کیٚنٛہہ بڈگامِکۍ لُکھ یم چھ تم چھِ واریاہ زیادٕ چیلینجس فیس کران